وَعلیکُم سَلام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 آ بلکُل اَہن حظ بنَن حظ ریٹ چھُ گَژھان ٹوٗ ٹُہ تھرٛی ہنٛڈرنٛڈ زٕ ترٛےٚ ہَتھ اَتھ پٮ۪ٹھ چھِںَہ حظ محنت لاگان یہِ گوٚو مطلب وارِیاہ یہِ چھُ وارِیاہ کَم تُہۍ وَنان تۄہہِ کیٛاہ چھُو وَنان تُہۍ ؤنِو پنُن کیٛاہ تۄہہِ کیٛاہ زٕ ہَتھ حظ گوٚو وارِیاہ کَم ترٛےٚ ہتھ چھِ أسۍ کٕنان تہٕ تۄہہِ چھُو أسی وَنان وۄنۍ زٕ ہَتھ شیٖتھ کَران چھُس یہِ کَم تھوڑا تۄہہِ أسۍ چھِو وَنان تۄہہِ زٕ ہَتھ شیٖتھ تہٕ ترٛٮ۪ن ہَتن چھِ أسۍ کٕنان أسۍ چھُو تۄہہِ کَران وُہ رۄپیہِ کَم أسۍ کیٛاہ ہٮ۪کو کٔرِتھ اَتھ چھِ محنت لگان سامان لگان تہٕ وۄنۍ کیٛاہ ہٮ۪کو أسی کٔرِتھ اَدٕ أسۍ چھِنَہ حظ تۄہہِ کَران وُہ رۄپیہِ تَمہِ موٗجوٗب کَم اَدٕ تُہۍ کیٛاہ چھُو وَنان تُہۍ کوتاہ ہیٚکِو تُہۍ تُہۍ کوٗتاہ ہیٚکِو دِتھ تۄہہِ کیٛاہ تُہۍ ؤنِو تُہۍ حظ چھُو اَکھ ہَتھ والان اَتھ تۄہے چھُو بانہٕ ضوٚرتھ اَسہِ چھِ نہٕ حظ محنت لگان تۄہہِ چھُو وارِیاہ بانہٕ ضوٚرَتھ اَسہِ چھِ وارِیاہ محنت لٔجمٕژ اَچھا ٹھیٖک نہ تُہُنٛد تہٕ نَہ سون تہٕ وۄںۍ گٔے زٕ ہَتھ پنٛژاہ اَہَن حظ آ ہر قٕسمٕکۍ تۄہہِ کیٛاہ چھُو زَن أسۍ چھِ بناوان یِم بانہٕ وانہٕ تہٕ أسۍ چھِ بناوان سٲلِم میٚژِو ویٚژِو کترِو تۄہہِ کَر چھُو ضوٚرَتھ تیٚلہِ کہ تۄہہِ کر چھُو ضوٚرَتھ تیٚلہِ بناوو أسۍ بیٚیہِ اکھ زٕ دۄہ پت دون ترٛٮ۪ن دۄہن منٛز مِلَن مطلب ترٛےٚ ژور دۄہ لگن تہٕ پتہٕ مِلنو تۄہہِ بانہٕ سٲلِم تۄہہِ کۭتیٛاہ حظ بانہٕ چھُو ضوٚرَتھ ہَتھ زٕ ہتھ تامتھ چَلو ٹھیٖک چھُ تہٕ زٕ ہتھ پنٛژاہ چھَو ریٹ وۄنۍ چھِسو بہٕ تُہنٛدِ موٗجوٗب ونان اَدٕ کیٛاہ ٹھیٖک